چلینج چھُ یہِ ییٚلہِ ہسا أسۍ سِکِلڈ لیبَر ضوٚرَتھ آسہِ اِن دَ فیٖلڈ آف ایٚگرِکَلچَر ایٚگرِکَلچَر کِس فیٖلڈَس منٛز اَسہِ نہ حظ چھُنہٕ یہِ آر آسٲنی سان مِلان یہِ لیبَر کینٛہہ بیٚیہِ اگر یہِ اَکہِ دۄہ یی یہِ نسا چھُنہٕ دوٚیمہِ دۄہ مانن پَتہٕ لیبر یُن پَنٕنِس اَتھ فیٖلڈَس پؠٹھ یہِ چھُنہٕ مانان اورٕ یُن کینٛہہ اَمہِ باوجوٗد چھُ یہِ لیبَر واریاہ مُشکِل ژھانڑُن أمِس چھِ أمِس گژھِ آسُن یہِ چھُ واریاہ ڈِمانڈِنٛگ آسان یہِ چھُ چاے ژھانڑان کینٛہہ ژھانڑان مطلب اَتھ منٛز چھُنہٕ تیوٗت بَچَن کینٛہہ یوٗتاہ یہِ ریٹ چھِ ژھانڑان بیٚیہِ چھِ یِم زیادٕ پرٛیفَر کَرَان یِم چھِنہٕ زیادٕ دۄہ وٲرۍ موزوٗرۍ گژھان کینٛہہ یِم چھِ یِہٕے ٹھیکہٕ کَرِہن یِم یَتھ پؠٹھ یِمَن فٲہِدٕے ہا زیادٕ کٲم پیہا کَم کَرٕنۍ فٲہِدٕے ہاکھ زیادٕ اکھ ڈیلی ویجَر چھُ لگ بگ لگ بگ شیےٚ ہَتھ رۄپیہِ شیٚن گنٛٹَن یا سَتَن گَنٹَن موزوٗرۍ دۄہَس نِوان